میون سوال چھُ یہِ کہِ چٲنۍ اٮ۪کٕسپیٖریَنٕس کیٛاہ ژےٚ کٲنٛسہِ ہٮ۪لٕپ کوٚرُتھ پَنُن باغ بَناونَس منٛز تہٕ ژےٚ کَم ٹِپٕس دِتِتھ تٔمِس میٛٲنۍ اٮ۪کٕسپیٖرینٕس روٗز یہِ کہِ ییٚلہِ مےٚ کانٛہہ وَنہِ کہِ مےٚ دی کَم مشہوٗر گاڈنِنٛگ بَناونَس منٛز تہٕ تَتھ منٛز چھِ یہِ فٔسٹ آف آل کہِ گژھِ پارک آسٕنۍ اَصٕل پارَک پَتہٕ گژھِ تَتھ جاے آسٕنۍ یَتَتھ أسۍ گاڈنِنٛگ کَرو پٕلانٛٹٕس لاگو وغیرہ تہٕ میون مشوَرٕ چھُ تٔمِس یِہوٚے مےٚ دِتَ تَس یِہوٚے مشہوٗر کہِ فٔسٹ آف آل گۄڈٕ لۄکٕٹۍ لۄکٕٹۍ پٕلانٛٹٕس اَنٕنۍ مارکٮ۪ٹٕس گۄڈٕ اَن ژٕ مارکٮ۪ٹ پٕلانٛٹٕس مارکٮ۪ٹ چھِ أسۍ اَنان

کَر ژٕ تَتَتھ ژٕ کھَن ژٕ کَر کھٲنۍ تَپٲرۍ ژٕ ژوٗر تَپٲرۍ اَندو اںدو ژٕ بَناو جاے یَتَتھ ژٕ تِم پٕلانٛٹٕس لاگَکھ تہٕ پَتہٕ ییٚلہِ تِم اَکھ اَکھ لاگَکھ منٛز تھاوَکھ تھوڑا بہت ڈِسٹَنٕس مطلب باغس أسۍ چھِ واریاہ قٕسمٕکۍ پٕلانٛٹٕس لاگان تہٕ پَتہٕ تھٔدۍ تھاوُن تَتھ ڈِسٹَنٕس اَکھ پٕلانٛٹ پَتہٕ تَمہِ پَتہٕ بیٛاکھ پٕلانٹ سۭتۍ سۭتۍ نہٕ کِہیٖنۍ مطلب پٕلانٛٹ تِم چھِ واریاہ قٕسٕم مطلب واریاہ فٕلاوٲرٕس چھِ أسۍ لاگان کانٛہہ فٕلاوَرٕس چھِ مطلب اَگَر تِم سۭتۍ سۭتۍ لَگاووکھ تِم چھِ تِتھ پٲٹھۍ تہِ کھَسان کانٛہہ چھُ پٮ۪وان تھوڑا دوٗر لَگاوُن تَمہِ پٮ۪ٹھ چھِ منٛزٕ پٮ۪وان ڈِسٹَنٕس تھوڑا تھاوٕنۍ یِتھَے پٲٹھۍ پَتہٕ چھِ أسۍ پانَے ییٚلہِ أسۍ پَنٕنۍ گاڈنِنٛگ بَناوو پَتہٕ چھِ أسۍ مطلب پنٛنہِ اٮ۪کٕسپیٖریَن مُطابِق سَجراوان سُہ أسۍ چھِ ڈِفرَنٛٹ کٲم قٕسمٕکۍ فٕلاوَر لَگاوان مطلب پٕلانٛٹ لَگاوان گۄڈٕ اَکھ قٕسٕم پَتہٕ چھِ بیٛاکھ قٕسٕم کہِ أتی دی أصٕل لُک أتی سَجہِ یِتھَے پٲٹھۍ چھَس بہٕ تہِ وَنان مطلب اَکھ لٲگِو پَتہٕ بیٛاکھ قٕسٕم پَتہٕ بیٛاکھ قٕسم یا کُنہِ ساتہٕ چھِ أسۍ گژھان أکِس روٚو مطلب اَکھ روٚو چھِ آسان زیوٗٹھ تَتھ منٛز لَگاوُن مطلب اَکھ قٕسٕم پَتہٕ بیٚکِس سایڈَس بیٛاکھ قٕسٕم تِتھَے پٲٹھۍ مگر پَتہٕ سۭتۍ سۭتۍ واتُن وٕچھُن ہوٚکھ ما کانٛہہ مطلب کُس چھُ گرٛوتھ کَران کُس چھُنہٕ کَران کہِ یُس نہٕ کَران چھُ یہِ کیٛازِ چھُنہٕ کَران اَتھ کَمچ ضٔروٗرَت چھُ تَتھ چھُ آب چھُ سُہ دیُن تہٕ سَگ چھُس دیُن یا بیٚیہِ کیٚنٛہہ چھُس یہِ کِتھ پٲٹھۍ گوٚو یہِ کِتھ پٲٹھۍ چھُنہٕ گرٛوتھ کَران کیٚنٛہہ یِتھے پٲٹھۍ ییٚلہِ باسیو گرٛوتھ کوٚر تَمی حِساب پَکُن پَتہٕ چھُ اندو اندو اوس سُہ گاسہٕ یِوان سُہ کَڑُن سۭتۍ سۭتۍ صفٲیی تھاوٕنۍ تَتھ آب دیُن سۭتۍ سۭتۍ تہٕ اِنشاء اللہ تِم چھِ پَتہٕ گرٛوتھ کَران تہٕ میٛٲنۍ اٮ۪کٕسپیٖریَنٕس روٗز یِہوٚے مےٚ دیُت تَتھ یِمَے یِمَے ٹِپٕس کہِ واتُن چھِ محنت چھِ کَرٕنۍ